یُس سون ڈِسٹرٕک چھُ ییٚتہِ چھِ واریاہ ہولسیل مارکٮ۪ٹ تہٕ بہٕ چھس کُنہِ ساتہٕ گَژھان تور تَتہِ چھس بہٕ کانٛہہ چیز تُلان لیکِن تِم چھِ آفَر تھاوان اگر اَسہِ آسہِ مطلب پانژھ پروڈکٹ آسہِ نِنۍ اَسہِ چھِ پیٚوان تِم پانژوے نِنۍ تِم چھِ پیٚوان سرٚوگۍ لیکِن پیٚوان چھِ نِنۍ پانژوے نِنۍ مطلب تیٖتیاہ فٲیدٕ چھِ مطلب ہولسیل مارکٮ۪ٹَس مَنٛز بیٚیہِ چھِ تُِ کانٛہہ چیز تَتہِ اصل چۄیِس نیران ہیٚکان اِنسان أنِتھ مگر تِیُتھ تہ چھُنہٕ آسان کِہیٖنۍ لیکِن ٹھیک گوٚو بیاکھ گوٚو مطلب مطلب مطلب کۭمتَن ہُند مطلب سٲنِس یَتھ ریسینٹ ریسینٹلی یِیٲرسَس مَنٛز آیہِ چینجِس وِجِٹیبلَن مطلب کانٛہہ چیز چھُ آسان درٛوگ اولو مطلب ٹماٹر آسۍ اَسہِ واریاہ زیادٕ درٛوگۍ کُنہِ ٹایمہٕ چھِنہٕ آسان تِمَن تیٖژاہ ہاے ریٹ کِہیٖنۍ لیکِن اوترے ٲسۍ تِمَن اَکھ رٮ۪تھ یا زٕ رٮ۪تھ گٔے برونٹھ تُمَن ٲسۍ واریاہ زیادٕ تِم ٲسۍ شیٖتھ رۄپہِ کِلو کیازِ کہِ غریب ہیٚکہِ نہِ تیوتاہ مطلب کٔرِتھ ایٚفوڑ کِہیٖنۍ بیٚیہِ باقٕے تیٖل نون تِمَن تہِ چھے ہاے ریٹ لیکِن یُس پرون وَقت اوس تِمَن دۄہَن اوس مطلب چیز آسان اَکھ اَصٕل آرجِنَل چیز مگر تِم ٲسۍ نہٕ تیوتاہ تہِ درٛوگ آسان کِہیٖنۍ ونکیٚنَس چھُ پرٮ۪تھ کُنہِ چیٖزَس مَنٛز امُت مِلاوَٹ اَسہِ چھُ صیحت تہِ گَژھان یِمے چیزو سۭتۍ خراب کیازِ کہِ یِمَن چھِ آسان مِلاوَٹ لیکِن چھُ پیٚوان واریاہ ہاے ریٹَس مَگر بِرہمہِ زمانَس مَنٛز ٲسۍ کَمسٕے پیٚوان مَگر یہِ اوس آسان چیز واریاہ زیادٕ صاف اوس واریاہ زیادٕ صاف آسان چیز اَز چھِ واریاہ زیادٕ چیز درٛوگ لیکِن چھُنہٕ تِیُتھ آرجنَل کِہیٖنۍ بیٚیہِ یُس آن لایِن شاپِنگ چھِ تَتھ مَنٛز چھِ یہِ فٲیدٕ تَتھ مَنٛز چھِ اَسہِ اَکھ پرٮ۪تھ کانٛہہ چۄیِس نیران کیازِ کہِ دُکانَس پٮ۪ٹھ چھِنہٕ اَسہِ تیوتاہ نیران کِہیٖنۍ کیازِ کہِ تُم چیز ہیٚکان بٔنِتھ کِہیٖنۍ تیٚلہِ اگر اَسہِ بَنہِ تیلہِ چھِ اَسہِ واریاہَن جایَن گَژھُن لیکِن آن لایِن ہِنٛز شاپِنگ پٮ۪ٹھ چھُ یہِ اَکھ فٲیدٕ یُس اَسہِ مَرضی گَژھہِ سُہ تُلو وۄنۍ چھِ تَتھ مَنٛز کیاہ پرابلٕم پرابلِم چھِ یہِ تَتھ منٛز تَتھ چھَنہٕ کانٛہہ کُنہِ ساتہٕ تیُتھ مَٹیٖریَل واتان کِہیٖنۍ بیٚیہِ یُتھ یۄس کانٛہہ سایز کَرو سُہ تہِ چھُ آسان ووتمُت سُہ کِہیٖنۍ سُہ چھُ آسان بَدل سایز ووتمُت تَمہِ وجعہ سۭتۍ چھےٚ سۄ تھوڑا پرابلِم گَژھان نَتہٕ آن لایِن شاپِنگ چھِ واریاہ زیادٕ اصٕل اَکھ چھِ فٲیدٕ تَتھ اَکھ چھِ تِم سیٛودٕے گَرٕ آنان بیٚیہِ چھِ تَتھ پٮ۪ٹھ واریاہ کَم پیٚوان دوکانَس پٮ۪ٹھ چھِ واریاہ زیادٕ درٛوگ دِوان آن لاین شاپِنگ پٮ۪تھ چھِ واریاہ زیادٕ کَم مطلب پیٚوان اگر ٲسۍ کانٛہہ تہِ مطلب پَلو آنو یا باقٕے چیز آنو تَتھ پٮ۪ٹھ چھ واریاہ زیادٕ کَم گَژھان تہٕ أسۍ چھِ تِم آن لاین شاپِنگ مطلب آن لانَس دِم بہٕ یہِ ریٹ دَہو مَنٛز سَتھ دِمہٕ بہٕ تَتھ ریٹ تَہٕ تَتھ مَنٛز چھِ واریاہ فٲیدٕ اِنسانَس لیکِن تِیُتھ چھُنہٕ آسان چیز ویز کِہیٖنۍ